اَلسلامُ علیکُم بہٕ حظ چھُس روزان بانٛڈی پوٗرا اگر حظ وٕچھو بے روزگٲری چھِ سٲلِمو کھۄتہٕ بوٚڑ ریٖزن کہِ کرایِم چھِ بَڑان ییٚلہِ اَکھ لٔڑکہٕ پَران چھِ لیٚکھان چھِ پتہٕ چھَنہٕ تٔمِس میلان وقتس پٮ۪ٹھ جاب کِہیٖنۍ یورٕ چھِ تٔمِس فیملی تہٕ آسان ییٚلہِ تٔمس نوکری میلاے کِہیٖنۍ سُہ چھُ گۄڈٕنٮ۪تھ لۄکٕٹ مۄکٕٹ غلطی اَکھ کَران لۄکٕٹ مۄکٕٹ غلطی کٔرِتھ چھِ سُہ پتہٕ کَران تَمہِ کھۄتہٕ بٔڑ تَمہِ کھۄتہٕ بٔڑ کٔرِتھ چھُ پتہٕ کَران سُہ تَمہِ کھۄتہٕ بٔڑ غلطی یُس زن غلطی کَران کَران چھِ گَژھان سُہ چھُ اَکھ کرٛایِم بَنان سُہ چھِ وجہ آخرُک گَژھان بے روزگٲری ہُنٛد پریشان چھِ روزان کانٛہہ اَمی وجہ سۭتۍ ییٚلہِ دٮ۪ماغ آوُر روٗد بہٕ کیٛاہ کَرٕ ہُتھ بہٕ کیٛاہ کَرٕ یَتھ تہٕ تٔمِس تٔمۍ سُنٛد دٮ۪ماغ چھِ گَژھان غلط چیٖزن کُن یِتھ پٲٹھۍ بے روزگٲری ہِنٛدۍ وَجہ سۭتۍ چھِ لٔڑکہٕ پتہٕ ڈرٛگٕس تہِ کَران ڈرٛگٕس کَران کَران روٗد سُہ چھِ پتہٕ ڈرٛگسہٕ پتہٕ ییٚلہِ تٔمِس وقتتس پٮ۪ٹھ میلیو کِہیٖنۍ سُہ چھِ پتہٕ ژوٗر تہِ کَران اَمہِ وَجہ چھُ آسان بے روزگٲری سانہِ کٔشیٖرِ منٛز اگر وٕچھو واریاہ زیادٕ بے روزگٲری چھِ لٔڑکہٕ چھِ پٔرِتھ لِکِتھ مٔزوٗرۍ کَران یُس اَکھ لٔڑکہٕ پی اٮ۪چ ڈی کٔرِتھ پتہٕ مُزوٗرۍ درٛاو تٔمِس کیٛاہ آسہِ گَژھان سُہ چھُ واریاہ ہٲٹ گَژھان پنٛنہٕ جاے تہٕ اگر وٕچھو تہٕ بیس چھِ گَژھان تیٚلہِ اَمی پٮ۪ٹھ یُس زَن بے روزگٲری چھِ آز اَمی وَجہ سۭتۍ چھِ گَژھان پتہٕ کرٛایِم تہِ کرٛایِم اَگر بَڑان چھِ تِم چھِ بَڑان اَمی وَجہ سۭتۍ سُہ چھُ آسان وَجہ بے روزگٲری گورمٮ۪نٛٹ چھِ کَران کوٗشِش بے روزگٲری ہَٹاونَس مگر کیٛاہ اَتہِ چھِ یِتھ پٲٹھۍ پٔتۍمہِ لَٹہِ پینڈَمِک آو تٔمۍ کٔر واریاہ پرٛابلٕم اَمہِ برٛۄنہہ آو سہلاب تٔمۍ تہِ کٔر واریاہ پرٛابلٕم تَمہِ سۭتۍ بَڑے بے روزگٲری یا پینڈَمِک اَمہِ سہٕ اَمہِ سۭتۍ گٔے اَڑٮ۪ن نوکری اَڑٮ۪ن میلیو نہٕ یِمن کٲنٛسہِ پرٛٮ۪ویٹ جاب اوس سُہ تہِ گوٚو تِمن کٲنٛسہِ اوس گورمٮ۪نٛٹ جاب تہِ واریاہن گٔے گورمٮ۪نٛٹ جاب تہٕ تَمۍ پٮ۪نڈَکمِک وَجہ سۭتۍ کٔشیٖرِ منٛز تَمۍ وجہ سۭتۍ گٔے زیادٕ بے روزگٲری کھڑا بے روزگٲری ہِنٛدی وجہ سۭتۍ چھِ پتہٕ گَژھان کرٛایِم تہِ سٲنِس علاقس منٛز تہِ چھ یِم چیٖز وٕچھنہٕ آمٕتۍ واریاہ بے روزگٲری ہِنٛدۍ وَجہ سۭتۍ گٔے کرٛایِم کٲنسہِ کھوٚت قرض بِچٲرِس تٔمۍ کٔر خود کشی کٲنٛسہِ کھوٚت قرض تٔمۍ لوگ ڈرٛگٕس کَرُن ڈرٛگٕس کَران کَران لوگ سُہ پتہٕ ژوٗر کَرُن اگرے تٔمِس روزگار آسہِ ہہ نَہ کَرِہے سُہ ڈرٛگسٕے تہٕ نہ نَہ کَرِ ہے سُہ کانٛہہ گُنہٕے جُرمٕے بے روزگٲری اگر وٕچھو بے روزگٲری چھِ واریاہ خَطرناک چیٖز یُس زنہٕ أکِس نَوجوان سٕنٛز زِندگی خراب چھِ کَران نَوجوان سٕنٛز زندگی خراب گَژھٕنۍ گٔے أکِس فیم أکِس أکِس فیملی أکِس خاندانٕچ سٲرٕے زندگی خراب گَژھٕنۍ اَتھ مُتعلق چھِ واریاہ اَتھ مطلب اَتھ تَمہِ خٲطرٕ چھِ کَران واریاہ اٮ۪ن جی او تہِ کٲم وٕنۍکٮ۪نس دۄہ کھۄتہٕ دۄہ چھِ باسان لگ بگ خاص فرخا یِوان اَتھ بے روزگٲری کِہیٖنۍ پٔتۍمہِ لَٹہِ یُس اَسہِ مٮ۪وٕ تہِ اوس ییٚتہِ کٔشیٖرِ منٛز یُس اَسہِ ییٚتیُک سٲلمو کھۄتہٕ بوٚڑ سرمایہِ چھِ تَتھ تہِ گوٚو واریاہ مُشکِلات تَتھ تہٕ روٗز نہٕ ریٹ کِہیٖنۍ تَمہِ وجہ سۭتۍ تہِ گٔے لوٗکھ واریاہ زیادٕ پریشان یِم چھِ کیٚنٛہہ چیٖز یِم زَن بے وجہ چھِ بنان کرٛایمٕکۍ سٲلِمو کھۄتہٕ بوٚڑ چیٖز چھِ یِہوٚے ییٚلہِ غریٖبی ٲس غریٖبی ییٚلہِ اِنسان کانٛہہ غریٖب چھُ روزان سُہ چھِ پتہٕ کَران کوٗشِش بہٕ گٔژھُس ییٚمہِ غٔریٖبی منٛز نٮ۪بر نیرُن سُہ چھُ پرٛٮ۪تھ کانٛہہ کوٗشِش کَران سُہ چھُ ونان بہٕ گوٚژھُس یِتھ پٲٹھۍ یِتھ پٲٹھۍ تٔمِس باسہِ تِتھ پٲٹھۍ چھُ سُہ کَران کوٗشِش وقت چھِ واتان تٔمِس چھِ بِچٲرِس سُہ چھُ پھَسان اَتھ غریٖبۍ منٛز دۄہ کھۄ دۄہ دۄہ کھۄ دۄہ پتھٕے گَژھان پتھٕے گَژھان برٛونٛٹھ نہٕ یِوان کِہیٖنۍ پتہٕ چھِ تٔمِس گَژھان سُہ مجبوٗر گَژھان کیٚنٛہہ تیُتھ ہربہٕ کرنہٕ خٲطرٕ یُس زَن سَماجس منٛز تہِ چھِنہٕ آسان سماجَس منٛز تہِ چھِنہٕ یِوان صحیح ماننہٕ کیٚنٛہہ قانوٗنَس منٛز تہِ چھِنہٕ یِوان صحیح ماننہٕ کیٚنٛہہ سُہ چھُ گَژھان مجبوٗر تہِ چیٖز کرنہٕ خٲطر یُس چیٖز تٔمِس پتہٕ پتہٕ قانوٗنکٮ۪ن دٲیرَس منٛز چھُ تٔمِس یِوان بنٛد کَرنہٕ واریاہ چیٖز واریاہ لٔڑکہٕ گٔے تِم یِم زَن مطلب پران ٲسۍ پَتہٕ بنیووُکھ نہٕ روزگار کِہیٖنۍ پتہٕ لٔگۍ تِم ڈرٛگٕس کَرنہِ ڈرگسہٕ پتہٕ لٔگۍ تہٕ گوٚو تُہُنٛد خانٛدانٕے سورٕے وَ برباد تِہٕنٛز تِم ڈگری سُہ تہِ مکلے تٔتھۍ سۭتۍ تِہِنٛزۍ وجہ گوٚو کیٛاہ سُہ گٔے بے روزگٲری کٔشیٖرِ منٛز چھِ بے روزگٲری اَتھ چھَنہٕ کانٛہہ شَخٕے سٲنِس علاقَس مہٕ تہِ چھِ واریاہ بے روزگٲری وٕچھنہٕ آمٕژ ییٚتِکۍ لٔڑکہٕ چھِ وٕ کَران بِچٲرۍ مٔزوٗرۍ ؤزوٗرۍ ہُہ یہِ لیکِن گَرٕچ ذِمدٲری ییٚلہِ آسان چھِ سُہ چھِ زیادٕ مسلہٕ بناوان أکِس لٔڑکَس پریشٲنی منٛز ترٛاوان تَمہِ وَجہ سۭتۍ چھِ سُہ پتہٕ کَران ڈرٛگٕس تَمی وجہ سۭتۍ چھُ سُہ پتہٕ کَران ژوٗر تَمہِ وَجہ سۭتۍ چھِ پتہٕ گَژھان بٔڑۍ بٔڑۍ کرٛایمہٕ کرٛایمَن ہُنٛد بےٚ بیسٕے چھِ گَژھان اَن اٮ۪مپٕلیمنٹ پٮ۪ٹھ سِٹاٹ یہِ چھِ گَژھان شُروع اَمی پٮ۪ٹھ یہِ نہٕ روزگارٕے اوس یہِ نہٕ رۄپیہِ دَہ آیی کُنہِ اَنٛدٕ یورٕ ٲس خرچی زیادٕ گٔے پریشٲنی منٛز مُبتلا گٔے پَریشٲنی کوٚرُن کیٚنہہ تیُتھ ہربا ییٚمہِ سۭتۍ سُہ پتہٕ پھسیو یعنی روزگار چھِ واریاہ ضٔروٗری خاص کَر أزۍکِس وقتَس منٛز پرٛٮ۪تھ أکۍ سٕنٛدۍ خٲطرٕ چاہے سُہ لۄکُٹ چھِ چاہے سُہ بوٚڑ چھِ